أسۍ حظ ٲسۍ گرِ عام طور ہیٖٹر کران کۄیلہٕ وۄیلہٕ ہیٖٹر سٔٹاٹ واریہو ووٚن مےٚ پَتہٕ تُہۍ أنِو سا ہیٖٹر تَمہِ سۭتۍ چھےٚ واریاہ سہوٗلیت یِوان مےٚ تہِ کوٚر مَشورٕ مےٚ دوٚپ اَدٕ کیاہ أسۍ تہِ اَنو ییٚمہِ سۭتۍ اَسہِ آرام ملہِ بہٕ ییٚمہِ وِزِ بازر گوس بہٕ گوس چُکاونہِ واریہو دُکانو پٮ۪ٹھ گوس بہٕ چُکاونہِ لاسٹس دوٚپُکھ مےٚ اِنڈکشن ہیٖٹر چھُ واریاہ اَصٕل تُہۍ أنو سا سُے بہٕ حظ گوس سیٹٕسفاے مےٚ اوٚن اَصٕل پٲٹھۍ گرٕ لوٚگ اَسہِ تَتھ پٮ۪ٹھ تَیار کَرُن سُہ چوٚل واریاہ اَصٕل واریاہ اَصٕل چوٚل سُہ تَیار تہِ گوٚو جلدی پاور تہِ نیوٗن بَڑٕ کَم کیٚنٛہہ کالہ گژھتھٕے گوٚو تَتھ شیٖشہٕ کریک بیٚیہِ لٲج تٔمۍ گرین دِنۍ کیاہ تانۍ بیٚیہِ ییٚلہِ واپَس سُہ نیوٗ تہٕ دیُت مےٚ تَس سُہ شیٖرِتھ مَگر تِمو دوٚپ ژٕ ہسا چھُے اَتھ تُرُن آب ترٛومُت گرٕے چھُ کیاہ تام کوٚرمُت ہُہ چھُ کوٚرمُت بہٕ حظ گوس نہٕ اَمہِ خٲطرٕ سیٹٕسفاے کیٚنٛہہ تِمو تَتھ سُہ شیٖشہٕ ترٛاوو وغیرہ ترٛاوو تَتھ اوس سُہ پیٚیہِ مےٚ پونسہٕ دِنۍ پَتہٕ ہسا گوس گرٕ گرِ چھُ اوس أکِس دۄن رٮ۪تن تَتھ ٲسۍ بیٚیہِ سۄے پرابلِم بہٕ نہ سا گوس تَمہِ سۭتۍ بہٕ سیٹٕسفاے کیٚنٛہہ پاور اوس یِوان کَم مَگر پرابلِم پرابلِم سَپٕز تَتھ بیٚیہِ تہِ شیٖشہٕ پھُٹُس وغیرہ گرین لٲجِنۍ دِنۍ